اَسلامُ علیکُم وَعلیکُم اَسَلام اَسلامُ علیکُم ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک تُہۍ چھِوا ٹھیٖک آ ؤنِو حظ تۅہہِ حظ کوٚروٕ فون أسۍ حظ چھِ شوٗ روٗم پیٚٹھٕ تُہۍ چھِو نہَ حظ اَہَن حظ آ آ

اَہَن حظ اَدٕ حظ بنیٚن حظ کیٚنٛہہ نہَ حظ پَرواے ڈِسکاوُنٛٹ وُچھو میلہِ مَگر نِنۍ کٍتیٛاہ چھِو بوٗٹ کٍتیٛاہ چھِ نِنۍ

مےٚ چھِنا وُچھِنۍ بوٗٹ کَمہِ ٹایٚپٕکۍ چھِ سَپورٹٕس بوٗٹ کَمہِ ٹایپہٕ کیٛاہ آسہِ یہِ چھُ اَلگ اَلگ ریٚنج خٲطرٕ اَدٕ حظ بنہِ حظ کیٚنٛہہ نہَ حظ پَرواے چھُ اَدٕ تُہۍ کَتہِ پیٚٹھ چھِو کَلر بنہِ اکُے کَلر بَنہِ اکُے کیٚنٛہہ چھُنہٕ پَرواے یہِ تۅہہِ اورٕ بَنہِ تَمہِ کھۅتہٕ گژھِ تۅہہِ ژور پٔرسنٹ پانٛژ دَہ پٔرسنٹہٕ گژھَن تۅہہِ ڈِسکاوُنٛٹ دَہ پٔرسنٹ گژھوٕ تۅہہِ ڈِسکاوُنٛٹ گژھُن یہِ تۅہہِ اوٗرٕ بَنوٕ کُنہِ تہِ جایہِ آ تُہۍ وٲتۍ زیٚو یہِ تُہۍ کَتہِ چھِو بَسان کَتہِ چھِو تُہۍ تُہۍ کَتہِ پیٚٹھ چھِو آ اَسہِ تہِ چھُ کۅلگامی چھُ اَسہِ تہِ شوٗ روٗم چھُ اَسہِ تہِ کۅلگامہِ اَہَن حظ آ کۅلگامہِ اَڈس منٛز چھُ اَسہِ تہِ شوٗ روٗم تُہۍ یی زیٚو کیٚنٛہہ چھُنہٕ پَرواے تُہۍ یی زیٚو لَگ بَگ اَز اَز کیٛاہ وار چھِ اَز کٔژِم تٲریٖخ چھُ کُنوُہ وۅنۍ گوٚو ژٔنٛدر وارِ دۅہ یی زیٚو تُہۍ نا آ تُہۍ یی زیٚو ژٔنٛدر وارِ دۅہ یی زیٚو تُہۍ اَسہِ واتیٚن بَٹہٕ وار آتھوار واتیٚن اَسہِ اوٗرٕ اَسہِ چھُ آڈر دیُتمُت نا یِمَن نا بوٗٹن ہُنٛد شوٗزن ہُنٛد اَسہِ یِنۍ تِم تہٕ تُہۍ یی زیٚو ژٔنٛدروارِ دۅہ یی زیٚو تُہۍ تہٕ ژٔنٛدروارِ دۅہ آسَن واریاہ بوٗٹ ییٚتہِ ایٚویلیبٕل تہٕ یُس تۅہہِ پَتہٕ خۅش گژھَِو سُہ یہَِ تۅہہِ اوٗرٕ بَنوٕ تَمہِ کھۅتہٕ گَژھوٕ تۅہہِ دَہ پٔرسنٛٹ ڈِسکاوُنٛٹ آسُن ییٚتہِ اَوا اَوا اَوا اَدٕ حظ چَلو ٹھیٖک چھُ وَعلیکُم سَلام اَسلامُ علیکُم